ہیٚلو سَلام علیکُم آ ٹھیٖک چھُو حظ عرضہٕ رَژھانا ٲسٕم آ آ جِناب مےٚ اوس عرٕض یِتھٕ کٔنۍ کہِ مےٚ اوس رِشتہٕ اَکھ أکِس جایہِ نظرِ تل تُہٕنٛدِ کورِ خٲطرٕ آ لڑکہٕ اَکھ اوسُم نظرِ تل سُہ چھُ وارِیاہ اَصٕل لڑکہٕ مےٚ دوٚپ تۄیہِ پرٕٛژھٕ ہو بہٕ گۄڈٕ اَہَن حظ آ لڑکہٕ حظ چھِ مطلب بِزنِس کَران گَرِ کُے یِمن چھِ گَرِ یِہَے بِزنِس وِزنس بیٚیہِ چھُ لڑکہٕ وۅنۍ پانہٕ پَران تہِ نہَ بِلکُل بلکُل نہٕ کِہیٖنٛۍ مےٚ کوٚر سورُے کیٚنٛہہ معلوٗم تَوَے یہِ چھُ وارِیاہ اَصٕل لڑکہٕ مےٚ بوٗز أمۍ سُنٛد سارنٕے جاین پٔرسَنَلی زانن بہٕ یہِ پانہٕ تہٕ ہے کِہیٖنٛۍ ما حظ پرٕٛژھ اَکھ چھُ لٔڑکس یہِ مول موج آ بیٚیہِ چھِس نٲنۍ بٔڈۍ بَب تہِ گُذریوٚمُت بیٚیہِ چھُس بوے اَکھ تہٕ بٮ۪نہِ اَکھ آ یِمن چھُ سارنٕے کٔرِتھ أمِس وَراے نہَ یُس أمِس بوے بَرادر چھُ سُہ چھُ الگ دَرٛامُت یہِ چھُ وُنکٮ۪ن مٲلِس ماجہِ سۭتۍ مطلب اَہَن حظ آ مول موج أمِس یِمن حظ اَصٕل پرٛاپرٹی واپرٹی کُھلہٕ رۄپیہِ ٹٮ۪نشن وٮ۪نشن نہَ مطلب کُنِچ پَریشٲنی نہٕ سارِوٕے کھۄتہٕ گَژھِ لڑکہٕ آسُن اَصٕل اَہَن حظ تُہۍ ہٮ۪کِو پانہٕ تہِ معلوٗم کٔرِتھ ویسے غلط وَنہِ نہٕ کٕہیٖنٛۍ أمۍ سُنٛد کیٛازِ یُس غلط آسہِ تٔمۍ سُنٛد وَنان سٲری أمۍ سُنٛد وَنہِ نہٕ تقریٖبن تُہۍ غلط کٕہیٖنٛۍ کیٛازِ کہِ بہٕ زانن پٔرسَنٕلی بہٕ زانن اَصٕل پٲٹھۍ لڑکہٕ أمس زانن سٲری اَتہِ أمِس مطلب یہِ چھُنہٕ تَمہِ آیہِ نوٚن تہِ چھُنہٕ یہِ کِہیٖنٛۍ نہٕ مطلب اَہَن حظ سُہ یہِ چھِ صحیح کَتھ چٲنۍ کتھ تُہۍ کٔرِو پنٕنہِ جایہِ معلوٗم تہٕ بیٚیہِ پرٕٛژھِو تُہۍ کورِ وورِ اَصٕل پٲٹھۍ چلو کٔرِو حظ تُہۍ پنٕنہِ جایہِ تہِ معلوٗم تہٕ بیٚیہِ پرٕٛژھِو کورِ وورِ تُہۍ کٔرۍزیٚو مےٚ پتہٕ فون تیٚلہِ چھَ حظ ٹھیٖک